کٔشیٖر ہِنٛدِس موسمٕکِس زانس متعلق ہے ییٚتِکِس آبو ہوہس ییٚتِکِس ماحولس زاننہٕ خٲطرٕ ہَسا چھُ جگرافِہُک علم اکھ وارِیاہ زیادٕ اہم علم اکھ کیٛاہ زِ یُس زن یہِ کٔشیٖرِ چھِ یہِ سا چھِ باقیو ملکو نِشہٕ باقیو رِیاستو نِشہِ وارِیاہ الگ قٕسمُک موسُم وارِیاہ الگ قٕسمُک آبو ہوا تھاوان تہٕ امہِ موٗجوٗب یُس یہِ جگرافِہاہُک علم چھُ یُس زن یتھ منٛز زن اِنسان پران چھِ کَتھ زٔمیٖنہِ پٮ۪ٹھ کمہِ حِسابُک موسُم چھُ آسان اَسہِ کمہِ حِساب پَزِ اور گَژھُن کیٚمہِ حِساب پز اَتن اَسہِ اَتِکۍ چیٖز خرچ کَرِنۍ یا استعمال کَرِنۍ یا کُمۍ ہی چیٖز پَزن اَسہِ بچاوٕنۍ لہزا چھِ یہِ گجرافِہُک علم وارِیاہ زیادٕ اہیمت تھوان کٔشیٖرِ ہِنٛدِس آبو ہوہس یا ماحولس یا ییٚتِکِس موسمٕکِس زانس خٲطرٕ امہِ جگرافِہَکہِ علم کہِ وجہ سۭتۍ ہسا چھِ ییٚتِکۍ یِم پٔروٕنۍ لُکھ چھِ یا ییٚتِکۍ روزن وٲلۍ لُکھ چھِ یِمن زن امُک علِم آسہِ تِم ہسا چہِ ہٮ۪کان ییٚتِک یِم وسٲیِل چھِ یِمہٕ قدرٔتی وسٲیِل چھِ ییٚتہِ یِم ہسا چھِ ہٮ۪کان یِمن ہُنٛد اِستعمال حِسابہٕ سان کٔرِتھ تہٕ اُمۍ ہسا چھِ تمہِ حِساب یِمن وَسٲیلن ہُنٛد اِستعمال کَران یِمہِ حِساب زن یِم یُس یہِ نٔو یِنہِ واجِنۍ پویہ چھِ یُس زن برٛونٛہمِس زمانس منٛز وٕ یِنہِ واجِنۍ پویہ چھِ تِم تہِ ہسا ہٮ۪کنا یٚمہِ چیٖزُک استعمال کٔرِتھ یتھ زن انٛگریٖزِیس منٛز سسٹنیٚبُل ڈٮ۪ولاپمٮ۪نٛٹ چھِ وَنان امہِ چیٖزُک زون ہسا چھِ اَسہِ یِہٲے یہِ جگرافِہا ہُک علم دِوان تہٕ امے علمہٕ سۭتۍ ہسا چھِ أسۍ زٲنِتۍ ہٮ۪کان زِ یِم کٔشیٖرِ منٛز جایہِ چھِ کَتھ جایہِ کمہِ حِسابُک موسم گَسہِ آسُن یا کتھ جایہِ کمہِ حِسابٕچ میٚژ گَژھِ آسٕنۍ زِ کَتھ میٚژِ منٛز کُس فزز فصل ہٮ۪کو أسۍ آرام سان وۄبدٲیِتھ یِمہٕ سۭتۍ زن اَسہِ اَصٕل پٲٹھۍ پتہٕ فٲہدٕ تہِ یِیہِ یَتھ لاگتھ لَگہِ کَم فٲہدٕ دِیہِ زیادٕ تہٕ أسۍ پَنُن روزگار ہٮ۪کو آرام سان کَمٲوِتھ اگر أسۍ کتھ کَرو یِم زن ہیٚرِمٮ۪ن علاقن منٛز لُکھ چھِ روزان یعنی یِم زن پہاڑس نزدیٖک یا پہاڑن پٮ۪ٹھ لُکھ چھِ روزان تہٕ تَتہِ ہَسا چھِ آسان اگر أسۍ عام طور وٕچھو تَتہِ ہَسا چھِ آسان وارِیاہ زیادٕ سرٕد موسم تہٕ اگر أسۍ بہکٮ۪ن علاقن ہٕنٛز کتھ کَرو یِم زن پتہٕ ہموارس کُن اَتھ روزان تَتہِ ہسا چھُنہٕ آسان یوٗتاہ سرد موسم کِہیٖنۍ یُس زن تَتِکُ رٮ۪تہٕ کول چھُ تتھ منٛز چھِ آسان ٹھیٖک ٹھاک گرم یُس ونٛدٕ چھُ آسان اتھ منٛز تہِ چھَنہٕ زیادٕ تۭر آسان کِہیٖنۍ اگر زن أسۍ پہاڑین علاقن ہِنٛز کَتھ کَرو تِمن منٛز ہَسا چھِ آسان ونٛدس وارِیاہ زیادٕ تۭر تہٕ رٮ۪تہٕ کول ہسا چھُنہٕ تیوٗتاہ بوٚڑ آسان کِہیٖنۍ نہٕ یوٗتاہ زن آسان چھُ ہموار علاقین خٲطرٕ تِکیٛازِ اَتہِ ہَسا چھِ ہۄہن نِزِ ہنا جلدی پہمتھ تۭر وۄتھان تہٕ امہِ موٗجوُب ہَسا چھِ یہِ زانن وارِیاہ ضُروری زِ اَسہِ کَتٮ۪ن پَزِ روزُن ییٚمِس اِنسانس ییٚمہِ حِساب موسم خۄش آسہِ گَژھان یُس زن نٮ۪برِم اِںسان یور یی یا سیاہ یِی یور تٔمِس یِسا چھِ امہِ علمہٕ سۭتۍ وارِیاہ زیادٕ فٲہدٕ مِلان تہٕ سُہ سا چھِ پنٛنہِ پسنٛد مطٲبق ہٮ۪کان تتھ جایہِ گٔژھِتھ تہٕ سۭتۍ سۭتۍ ہسا طور امہِ علمہٕ سۭتۍ ییٚتہِ کٮ۪ن لُکن یہِ پتاہ زِ خَ اَسہِ کتھ جایہِ پزن پَنٕنۍ مکان یا کتھ جایہِ پزن پنٛنہِ فٮ۪کٹریہِ بناونہِ ییٚمہِ سۭتۍ زن نہٕ قدرتس واتہِ قدرٔتی وسٲیِلن واتہِ نۄقصان تہٕ نَہ زن واتہِ اَسہِ پنٛنہِ سٕے زُوس نۄقصان تِکیٛازِ اگر أسۍ امہِ علمہٕ برٛونٛہہ وٕچھو یِم زن لُکھ ٲسۍ یَتھَے پٲٹھۍ مکان بناوان پہاڑی علاقن منٛز یا تِژھِ مِژِ پٮ۪ٹھ یُس زن جلدی رُڈٕ ٲسۍ گَژھان یُتھٕے پتہٕ مہمولی روٗد اوس پٮ۪وان یا شیٖن اوس پٮ۪وان تَتِچ یُس یہِ میٚژ ٲس سَہ سا ٲس رُڈٕ گَژھان یتھ زن انٛگریٖزٮ۪س منٛز سۄیل اِروجن چھِ وَنان یا لیڈسِلیڈٕس چھِ وَنان ییٚمہِ سۭتۍ زن اَپٲرۍ یُس تہِ وَتھ آسے آمٕژ کڑنہٕ یا ٲس یہِ تہِ یِوان ؤسِتھ یِم مکان آسن بنٲمٕتۍ یا کانٛہہ اسہَے پنٕنۍ فٮ۪کٹری یا تراوان اِتھے پٲٹھۍ زان کٲری رُسٕے تہٕ تِم تہِ آس ؤسِتھ یِوان ییٚمہِ سۭتۍ مٲلی تہٕ جٲنی دۄشوٕے نۄقصان ٲسۍ واتان تہٕ امہِ علمہٕ سۭتۍ ہسا میٚلواَسہِ تِمو چیٖزو نِش نجات